پانٛژھ نمبر یِم یِوان چھِ دَہہِ پٮ۪ٹھٕ دَہَن لَچھَن تام نَم گۄڈٕنیُک نَمبر چھُ

دوٚیِم نمبر وَنہٕ بہٕ دَہہِ پٮ۪ٹھ دَہَن ساسَن تام چھُ مےٚ وَنُن اچھا کاہ پٕنژاہ دۄیہِ شیٖتھ ترُنَمَتھ اَکہٕ تٲجی دَہ ساس لَچھ نَمنَمَتھ دُہٲٹھ سَتہٕ ہٲٹھ اَکوَنٛزاہ شییہ تٲجی پٕنٛژٕ